کینٛہہ پٕلانٛٹٕس چھِ آسان تِم کہِ یِم چھِ مل سخت واریاہ زیادٕ بِچارٮ۪ن یِمن روزُن کیٛاہ چھِ وَنان اَتھ فار اٮ۪گزامپٕل وَنہٕ بہٕ تۄہہِ یِم أسۍ مینلی گاڈنِنٛگ گاڈ یِمَن مَنٛز چھِ لَگان گَملہٕ یِم چھِ آسان یِم چھِ آسان واریاہ زیادٕ ڈیٚلِکیٹ پوش یِم چھِ آسان واریاہ زیادٕ ڈیٚلِکیٹ أسۍ چھِ کَران پَتہٕ کٲم یُتھُے واریاہ زیادٕ تاپھ آسہِ سَمرَس منٛز أسۍ تُلو یہِ گملہٕ تھوٚد تھاوَو شیڈَس یا اگر وِنٛٹرَس منٛز أسۍ چھِ کران کٲم أسۍ چھِ دِنَن شیٖن أسۍ دِنواَتھ شیٖن دِنو یا اگر روٗد آسہِ زیادٕ تھاوو أسۍ تھوڑا ترٛاوہوس میٚژ بیٚیہِ میٚژ گٔژھ نہٕ نیرٕن کینٛہہ شیٖن پیٚیہِ زیادٕ اَسہِ دٕنویہِ شیٖن گیازِ یُس نہٕ پھُٹُن کیٚنٛہہ یا تُلو یہِ کٲم تمہِ ساتہٕ اگر یہِ گَملَس منٛز اوس تمہِ ساتہٕ تُلہُن نہٕ تھوٚد تھاوہَن کَتٮ۪تھ أنٛدٕر کَنہِ یا ژھدنٮ۪س تھاوہُن کوٚر ییٚتٮ۪ن تَتھ شیٖن یا روٗد گوٚژھ نہٕ پیٚون کِہیٖنۍ تاکہِ یہِ کَرِ سٔروایِو